مےٚ چھِ وٕنۍ تہِ یاد ییٚلہِ اَسہِ ییٚمہِ عیٖذ پَتہٕ گُریز کُن درٛاے گُریز چھِ سانہِ پٮ۪ٹھ ترٛےٚ ہَتھ تہٕ شیٹھ کِلوٗمیٖٹر دوٗر یَتھ خٲطرٕ اِنسانَس زٕ ترٛےٚ دۄہ سفرَس منٛزٕے لگان چھُ عیٖذ دۄہ صُبحٲیَن بنوو اَسہِ ییٚتی میٛانیو دوستو تہٕ مےٚ پٕلین زِ أسۍ ہَسا گژھو دوٚیمہِ یا ترٛیٚیِمہِ عیٖذ نیرو أسۍ گُریز کُن چَکرَس گُریز چھِ اَکھ واریاہ اَصٕل جاے گُریز چھِ خوٗبصوٗرت جاے گُریز چھِ پہاڑکہِ دامنہٕ سۭتۍ ؤلِتھ تہٕ گُریز چھِ سۄے یٲژۍ جاے ییٚتہِ شیٖنی زبان بولنہٕ یِوان چھِ تہٕ یہِ سٲرٕے دٮ۪ماغَس منٛز تھٲیِتھ کوٚر اَسہِ فٲصلہٕ زِ أسۍ ہَسا گژھو گُریز ترٛیٚیِمہِ عیٖذِ صُبحٲے ہَسا درٛاے أسہِ گُریز کُن تہٕ وٲتۍ گۄڈٕ سرینگر سرینگرٕ کٔر اَسہِ کٲم سرینگرٕ تُل اَسہِ ضٔروٗرتٕکۍ سا سٲری سامان تہٕ خاص کَر تُلۍ اَسہِ پانَس سۭتۍ ٹٮ۪نٛٹ ترٛےٚ تہِ سۭتۍ بیٚیہِ تہِ تُل اَسہِ گیس دان پانَس سۭتۍ پَتہٕ کوٚر اَسہِ اَتہِ پٮ۪ٹھ گُریز کُن سفر تہٕ اَماپوٚز أسۍ اوس سارنی سٲرنی اوس اَسہِ خاہِش تہٕ بیٚیہِ ٲسۍ أسۍ خۄش زِ گُریز چھُ اَسہِ گژھُن اَسہِ ٲس چاہَت زِ أسۍ کَر واتو گُریز گُریز پَتہٕ گٔے یُتھُے أسۍ وَتہِ پَکان ٲسۍ وَتہِ پَکان پَکان چھُ اَتھ گُریزَس منٛز رازدَن ٹاپ تہِ یِوان رازدَن ٹاپ پٮ۪ٹھ چھِ الگٕے نظارٕ اَتھِ یِوان ییٚمہِ دۄہ أسۍ ییٚمہِ ساتَن أسۍ رازدان ٹاپ وٲتۍ تمہِ ساتَن اوس نیُک نیُک روٗد تہِ پٮ۪وان تہٕ اَسہِ اوس باسان پَنُن پان أسۍ چھِ آسمان پیٚٹھ یا اوٚبرو پیٚٹھ پَکان تِکیٛازِ اوٚبُر اوس سانہِ کھۄتہٕ واریاہ بۄن تہٕ اَسہِ اوس اوٚبرٕ اَتھِ یِوان تہٕ أسۍ ٲسۍ باسان کہِ سٲنۍ گٲڑۍ چھےٚ اوٚبرٕ پیٚٹھۍ پَکان یُس ماحول یُس نظارٕ اوس مےٚ پنٛنہِ زِندگی منٛز گۄڈنِچ لَٹہِ وٕچھمُت گُریز وٲتِتھ کٔر اَسہِ کٲم تہٕ لوگ لٲگۍ اَسہِ ٹٮ۪نٛٹ اَماپوٚز اَسہِ اوس گۄڈنِچ لَٹہِ ٹٮ۪نٛٹ لاگُن تہٕ سانہِ منٛز اوس نہٕ کٲنٛسہِ تہِ ٹٮ۪نٛٹ لاگُن تَگان تہٕ پَتہٕ کوٚر اَسہِ سوشَل میٖڈیا کہِ ذریعہ یوٗٹیوٗب پٮ۪ٹھ ٹٮ۪نٛٹ ہیٚچھنُک ویٖڈیو چالوٗ ییٚمہِ پٮ۪ٹھ اَسہِ ٹٮ۪نٛٹ ہیوٚچھ لاگُن تہٕ پَتہٕ لٲگۍ اَسہِ ٹٮ۪نٛٹ یہِ تہِ اوس اَکھ الگٕے نظارٕ تہٕ بیٚیہِ اوس اَسہِ گۄڈنِچ لَٹہِ سارنی تجرُبہٕ کَرُن ٹٮ۪نٛٹَس منٛز روزنُک یُتھُے شام ہیوٗ ووت تہٕ أسۍ درٛاے تھوڑا چَکرَس کُن تہٕ اَلگٕے ماحول اوس یِوان اَتھِ تہٕ گُریزٕکۍ تِم جنٛگَل تِم پہاڑ ٲسۍ مٲرۍ مَنٛد باسان پَتہٕ یُتھُے شام گوٚو تہٕ اَسہِ ہَسا کٔر کٲم اَسہِ لوگ زیُن زالُن تہٕ بیٚیہِ لوگ گیس دانَس پٮ۪ٹھ کھٮ۪ن چٮ۪ن تیار کَرُن تہٕ بیٚیہِ تہِ ٲس اَسہِ سپیٖکَر سۭتۍ یَتھ پٮ۪ٹھ اَسہِ کٲشُر بٲتھ یا کٲشُر گٮ۪وُن لوگ زیادٕتَر ٲسۍ أسۍ راشِد حافِط سٕنٛدۍ کلام بوزان مےٚ چھِ وٕنۍ تہِ یاد ییٚلہِ اَسہِ راشِد حافِظ سُنٛد کلام لوگ تہٕ تیٚمہِ ساتَن کیُتھ لطف اَسہِ آو پَتہٕ یُتھُے راتھ گوٚو تہٕ کٔر اَسہِ أکِس ٹٮ۪نٛٹَس منٛز سورُے کھٮ۪نُک چٮ۪نُک سامان اَنٛدَر تہٕ تَتہِ بَنوو اَسہِ اَکہِ قٕسمُک پَنُن کِچَن تہٕ ییٚتہِ اَسہِ کھٮ۪ن چٮ۪نُک سورُے سامان تھوٚو تہٕ پَتہٕ کھیوٚو اَسہِ تَتہِ کھٮ۪ن چٮ۪ن پَتہٕ کٔر اَسہِ کٲم کھٮ۪ن چٮ۪ن کٔرِتھ تھوٚو اَسہِ سُہ ٹٮ۪نٛٹ پیک کٔرِتھ تہٕ بنٛد کٔرِتھ تہٕ ژاے پنٛنٮ۪ن پنٛنٮ۪ن ٹٮ۪نٛٹَن منٛز تہٕ گۄڈنِچ لَٹہِ دوستَن سۭتۍ ٹٮ۪نٛٹَس منٛز شوٚنٛگنَس شوٚنٛگُن اوس اَسہِ گۄڈنِچ لَٹہِ تجرُبہٕ کَرُن یَتھ اَسہِ واریاہ مَزٕ لوٚگ تکیٛازِ أکۍسٕے ٹٮ۪نٛٹَس منٛز یُس وارایاہ ییٚمیُک تالُو آسہِ اگر گَرِ اَسہِ وٕچھو گَرِ چھِ اَسہِ آسان کُٹھ کَمرٕ تہٕ تَتھ چھِ تالُو آسان واریاہ ہیوٚر ییٚلہِ زَن تہٕ ٹٮ۪نٛٹُک چھَتھ چھُ آسان وایاہ بۄن تہٕ ٹٮ۪نٛٹَس منٛز شوٚنٛگنُکُے مَزٕ چھُ اَلگ